اسلامُ علیکُم سَر تُہۍ چھِو حظ ٹھیٖک بہٕ حظ چھس ر وٗحی تُہۍ ؤنۍ تو یہِ تۄہہِ چھِ اۭں تُہۍ چھُو نہٕ حظ یِِم بوٗٹ کٕنان تہۍ ؤنۍ تو یِِم سَپوٹٕس ٹایپَس پٮ۪ٹھ ٲسۍ اَسہِ بوٹ اکھ زٕ ضروٗرت تۄہہِ چھُوا سَپوٹٕس ٹایپٕکۍ یِِم بوٗٹ لیڈیٖز مگر جیٚنٛٹٕس نہٕ کیٚنٛہہ سایِز چھا اَسہِ چِھ تِم زٕ بوٗٹ ضروٗرت سایِز چھِ حظ یہِ سایز چِھ اَسہِ أکِس شےٚ تہٕ بیٚیِس چھِ آ شےٚ تہٕ بیا بیاکھ چھُ ستھ یِم بچن خٲطرٕ ما حظ چھِو تۄہہِ بوٗٹ اَتہِ کیٚنٛہہ تِمن تہِ یِہے فلیٖٹے اگر آسہِ کیٚنٛہہ سَپوٹٕس ٹایپَس پٮ۪ٹھٕے آ تِمن زٕ نِنۍ بیٚیہِ آسہٕ جوٗتہِ اکھ زٕ نِنہِ تِم مِلہٕ نا ٹھیٖک ٹھیٖک سَر یہِ ڈِسکاوُنٛٹ وِِسکاوُنٛٹ کیٚنٛہہ ریٹا ویٹا ؤنۍتو یِمن کیاہ ریٹ چھِ ٹھیٖک سَر أسۍ ہے چھِو تۄہہِ پَنٕنۍ کسٹَمَر تہٕ سانہِ خٲطرٕ گَژھہِ آسُن کیٚنٛہہ سِپیشل ڈِسکاوُنٛٹ وُہ پٔرسنٛٹ ڈِسکاوُنٛٹ ٹھیٖک حظ چھُ سَر اَسہِ ہے چھِ رِسیٚپٹ واریاہ پٔت اَسہِ چھِ واریاہ تُہنٛد رِسیٚپٹ اَسے سٲری بوٗٹ چھِ تۄہی نِش نِوان یہِ تہِ نیُن آسہِ ٹھیٖک ٹھیٖک ٹھیٖک حظ چھُ بہٕ اَنہٕ رِسیٚپٹ زٕ پَتہٕ یہِ تُہۍ ؤنۍ تو یہِ ایٚکٕسچینٛج چھُو تُہۍ کران رِٹٲرٕن وِٹٲرٕن ہیٚکوا پَتہٕ کٔرِتھ ایٚکٕسچینٛج چھوا مانان یا رِٹٲرٕن کیازِکہ ییٚمِس یِم لَۄکٕٹ چھِ نَہ حظ لَۄکٕٹۍ شُرۍ یِمن خٲطرٕ اَسہِ بوٗٹ چھِ تِم چھِ سکوٗل آسان دۄہس تُم ہیٚکہوکھ نہٕ أسۍ اور أنِتھ کِہِنۍ لگ بگ لگ بگ حظ یِمو أسۍ پگہہ ژورِ بَجہ لگ بگ تُہۍ ٲسوِ حظ تٔتی دُکانس پٮ۪ٹھٕے اَدٕ ٹھیٖک حظ چھُ پگہہ ژورِ بَجہ ٲسوٕ تُہۍ أتی دُکانس پٮ۪ٹھٕے چلو ٹھیٖک حظ چھُ سَر ٹھیٖک چھُ اَدٕ حظ چل